کشمیٖر چھُ یِمو چیٖزَو سۭتۍ اسلیے ناماوار ییٚتہِ چھِ واریاہ ہِسٹارِکَل سایٹٕز چھِ یِم پرٛٲنۍ پرٛٲنۍ چیٖز چھِ ییٚتہِ کشمیٖرَس منٛز اِسلیے چھُ کشمیٖر واریاہ زیادٕ فیمَس کیازِ ییٚتہِ چھِ پانٛڈو لَڑن کھیٖر بَلا تَتہِ چھُ ہِسٹارِکَل سایِٹ بِیٚج بِہارا شِو ٹیمپٕل چھُ پہلگام چھِ أسۍ کھَسان تَتہِ چھِ کِیَو یور چھِ کیاہ چھِ وَنان بِیٚج بِہارا اَتہِ چھُ یہِ ٹیمپٕل وارٕیاہ جایٚن چھِ یِم پہلگام تہِ چھُ بیٚیہِ چھِ ییٚتہِ یہِ ٹیمپل تہٕ یِم چھِ اِسلیے مشہوٗر بیٚیہِ چھِ ییٚتہِ زِیَارتہٕ تہِ یِم پرانہِ پرانہِ زِیَارتہٕ کِھرَم دَرگاہ چھُ اَشمُقام چھُ شِری گُفوارہ چھُ رِیٚش مٲلۍ صٲبنہٕ چھُ سۄ زِیارت سۄ تہِ چھِ پِرٛین کابامَرگہِ تہِ چھُ یِم چھِ واریَہَن جایَن أسۍ ہَسا چھِ اور گژھَان اور چھِ پِکنِک تہِ گژھَان زِیارتھَ تہِ کَرنہِ گژھَان یہِ چھُ اوٚپُن ٹُو آل اور چھِ واریاہ زیادٕ اورٕ چھِ یِم بَٹہٕ تہِ یِوَان تہٕ مُسلِمٕز تہِ یِوَان یِم ہُمَن جایَن چھِ گژھان یِم چھِ وَیٚری ناگ چھِ تَتہِ تہِ چھِ ہِسٹارِکَل سایِٹ یِم چھِ واریاہ برونٛٹھمٮ۪ن اَیامَن منٛز آمژٕ بَناونہٕ کیٛازِ یِمَن جایَن چھِ وٕنکیٚس تہِ گژھان اِنسان دلِ خۄش کَرنہِ